السلام علیکُم وعلیکُم اَلسلام ٹھیٖک پٲٹھۍ چھِو حظ اَلحمدُ اللہ تُہۍ چھِوحظ سٲری ٹھیٖک اَہن حظ آ کٔرِو حُکُم بالٲیی علاقَس کُن نہ اَوا اَوا پَے ہے چھُ اَچھا ٹھیٖک تۄہہِ کٔژۍمہِ دِژیوُ اچھا ژۄداہ اَپریل

روٗد کوٗتاہ پیوٚو روٗد کوٗتاہ پیوٚو اورٕ اَوا اَوا اَہن حظ آ سِکیب یی ضٔروٗری ییٚمِس نہٕ دَوا اوس کٔرِتھ اوترٕ کَریوُ نہ تۄہہِ روٗدٕ برونٛہہ پَتہٕ کیٚنٛہہ نہ نہ باغَس واغَس دِژوٕ نظر کیٚنہہ مَہ اِنفٮ۪کشَن گوٚمُت

یَتھ حظ چھُو آز موسَم ٹھیٖک پٲٹھۍ تُہۍ دِیٖوُس دَوا مےٚ باسان دِیٖوُس یِہٕے کَنٹیکٹ اَصٕل پَہَم نہ دیٖوُس سٕکور دیٖوُس نہ تہٕ دیٖوُس رُبی کان ڈی آ پَگاہ چھُ یَتھ تاپھ پَگاہ لگ بگ دیٖوُس پَگاہ اَکہِ بَجہِ ہیوٗ کُلۍ وُلۍ تہٕ شِٹھَن تیُتھ کال سٕکورَس بَنٲیزیو سَتَتھ کین اَگر رُبی کان تَتھ بَنٲیزیو شیٹھ تَمہِ پَتہٕ اَگر بَاسیو کیٚنہہ تَمہِ پَتَے کٔرۍزیو پَتہٕ تُہۍ فون چھا ٹھیٖک